اَگر أسۍ وٕچھو یِم زَنہِ چھِ نَژان چھِ یَتھ زَن آسہِ ڈانٕس کَشمیٖری پٲٹھۍ چھِ وَنان تَتھ نَژُن زَنہِ چھِ لگاوان تِم زیٖٹھ پھیرن چھِ لگاوان تَلہٕ دار پھیرن چھِ لگاوان آ پَتہٕ نَژن یا أسۍ وٕچھو گۄڈٕنیتھٕے یا خانٛدر چھُ آسان ییٚتہِ مٲنٛزراتن منٛز چھُ زَنہِ چھےٚ نَژان تِم چھِ گۄڈٕنیتھ لگاوان تِم زیٖٹھ پھیرن چھِ لگاوان یا تِم چھِ لگاوان تِلہٕ دار پھیرن چھِ لگاوان مطلب چَمِک وٲلۍ تِم فِراق چھِ لگاوان بنگرِ چھِ لگاوان تہٕ اَمہِ سۭتۍ چھِ یِم